مےٚ اَنیو سکوٗل بیگ یُتھُے مےٚ سُہ تَتہِ وُچھ سُہ اوس مےٚ باسان واریاہ اَصٕل مطلب تَتھ ٲس لُک واریاہ اَصٕل بیٚیہِ اوس اَتھ کَلَر تہِ واریاہ اَصٕل سُہ اوس کَپرٕ تہِ واریاہ اَصٕل مگر یُتھُے مےٚ سُہ گَرٕ اون مےٚ وُچھ تَتھ یُتھُے مےٚ مطلب تَتھ اوس نہٕ مےٚ لنٛچ تِنہٕ منٛز واتٲنی کِہینۍ تَتھ اوس سایِز واریاہ لۄکُٹ تَتھ گٔیٚے مےٚ چینہٕ تہِ خراب تَتھ گوٚو کَلَر تہِ چینٛج روٗد اوس پیٚوان تَتھ اوس روٗد گژھان منٛز بیٚیہِ مطلب یُتھُے بہٕ سُہ لگاوان ٲسٕس سُہ مطلب سُہ اَلوُنٛد گژھان یُتھُے بہٕ تَتھ بُک بُکٕس ٲسٕس منٛز بَران